أسۍ ہٮ۪کو آب یُس چھِ أسۍ چھِ لٲسۍ پوٗرۍ روزان أسۍ چھِ آب یُس أسۍ کَڑان چھِ کِہرِ منٛز نٮ۪بَر أسۍ چھِ یُس آب چھِ کَڑان سُہ چھِ أسۍ کَڑان مان ژٕ اَتھٕ سۭتی أسۍ چھِ رَز لاگان بالٹیٖنَس پَتہٕ چھِس تھاوان منٛزٕ باگ بَناوان یوٚہَے سِٹینٛڈا ہیوٗ تٔتھۍ تھاوان گول یہِ رَز ترٛٲیِتھ ییٚلہِ رَز چھِ ترٛاوان پَتہٕ چھِ لاگان گول تَتھ گِنٹول ہیوٗ تٔتھۍ پٮ۪ٹھ چھِ رَز ترٛاوان ییٚلہِ آب چھِ بۄن وَسان پَتہٕ چھِ أسۍ تَتھ لَمَن آب بالٹیٖنَس منٛز چھِ آب یِوان پَتہٕ چھِ أسۍ سُہ ہیوٚر کھالان أسۍ چھِ أسۍ چھِ ہیوٚر کھالان یہِ أسۍ ہٮ۪کو موٹَر سۭتۍ تہِ کٔرِتھ مان ژٕ یِم گام شہرَن منٛز چھِ کیہرٮ۪ن منٛز اَسہِ اوس سُہ کھٔنتھٕے سُہ کیوُہُر گول تہٕ أسۍ چھِ اَز چھِ موٹَر کَران استعمال موٹَر تہِ ہٮ۪کو أسۍ استعمال کٔرِتھ